ہیٚلو سلام علیکُم وعلیکُم اسلام ٹھیٖک چھِو حظ آ شُکُر خۄدایَس کُن تُہۍ کٕم چھُو ہاں مےٚ اوسوٕ تۄہے فون کَرُن مےٚ اوس اَتہِ فون ترٛوومُت زٕ ترٛےٚ دۄہ برونٛہہ سُہ شوٗروٕ حظ تۄہہِ سیمسنٛگ اےٚ ٹیٚن تَتھ حظ اوس مےٚ بیٚیہِ سُپیٖکَر تہِ خراب تۄہہِ وُچھوٕ حظ اَہَن حظ آ تَتھ کوٗتاہ حظ چھُ اَسہ وۅنۍ دیُن اَچھا ٹھیٖک وُنہِ چھ حظ سُہ اَصٕل ٹھیٖک چَلان تۄہہِ کوٚروٕ حظ سُہ چیک مےٚ حظ چھُ سُہ مگر ضروٗرَت فون مےٚ حظ چھُ تَمہِ وَرٲے کٕہٕنۍ فون تُہۍ کَر ٲسِو تہٕ بہٕ یِمہٕ تور تُہۍ ؤنو مےٚ اورے کانٛہہ اصٕل ڈیٹ ییٚمہِ دۄہ بہٕ ہیٚکہٕ یِتھ زٕ دۄہ اَدٕ کیٛاہ کیٚنٛہہ چھُنہٕ مےٚ ؤنِو تُہۍ اگر بہٕ پنٕنہِ بدلہٕ بیٚیہِ کانٛہہ سوزن تور سُہ ہیٚکیٛاہ تتہِ میٛون فون رٔٹِتھ چلو ٹھیٖک حظ چھُ بیٚیہِ حظ چھُ مےٚ بیٛاکھ فون تہِ ٹھیٖک کَرُن تَتھ تہِ چھُ جیک خراب سُہ حظ چھِ ایم آئی یُک نوٹ فایِو چلو ٹھیٖک چھُ بہٕ حظ چھَس یی وَنان تُہۍ کَر ٲسِو دُکانَس پٮ۪ٹھ اگر نہٕ تُہۍ اَگر تُہۍ پگاہ ٲسِو تیٚلہِ یِمہٕ ہا بہٕ پگاہ پانَے چلو ٹھیٖک حظ چھُ مگر ضروٗری حظ تھٲوِزیٚو سُہ فون بیٚیہِ ووٚنمو نا مےٚ تۄہہِ ہُہ فون یُس مےٚ شیرُن چھُ ہیٚلو

ہیٚلو اَدٕ حظ کیٚنٛہہ نہَ حظ چھُ نہٕ تیمیُک تیمیُک چھُ سہلٕے تَتھ ہٮ۪کو ویٹ کٔرِتھ بیٚیہِ تہِ زٕ ژور دۄہ مگر یہِ فون گژھِ ٹھیٖک گژھُن تتھ حظ دیٖزیٚو بیٚیہِ سُپیٖکرَس تہِ نظر تَتھ حظ اوس نہٕ اَصٕل پٲٹھۍ آواز وغیرہ یِوان کیٚنٛہہ بیٚیہِ اوس نہٕ تتھ اییَر فون تہِ لگان کہیٖنٛۍ اَدِ حظ کینٛہہ نہَ حظ چھُ نہٕ تُلِو أسۍ کَرو تی تیٚلہ حظ ونہو بہٕ ییٚلہِ آسہِ چلو ٹھیٖک حظ چھُ اسلامُ علیکُم